اَسلام علیکُم مےٚ حظ بوٗز تۄہہِ چھَو سٮ۪کھ سٮ۪کھ چھَوٕ حظ تۄہہِ کۭژاہ سٮ۪کھ حظ چھَو تۅہہِ اَتہِ گوٚو گوٚو پانٛژھ دَہ گاڑِ سٮ۪کھ چھَو تۄہہِ اتہِ چلو ٹھیٖک حظ چھُ مےٚ اوس وُچھُن اَتہِ چھا سٮ۪کھ اَدٕ حظ اَدٕ حظ